یِمہٕ ایجوکیٚشن یِم تٲلیٖم اِدار کِتھٕ پٲٹھۍ کَرن اَسہِ مَدتھ تاکہِ یِم سون یہِ کٲشُر کرٛیفٹہٕ چھِ یِمہٕ بچن بیٚیہِ گَژھن یِم پرٮ۪موٹ بیٚیہِ وُچھٕ أسۍ کُمو چیٖزو سۭتۍ ہٮ۪کون أسۍ یِم کرٛیفٹٕس مطلب پنٕنٮ۪ن لۄکٹٮ۪ن لۄکٹٮ۪ن بچن ہیٚچھنٲے یا یُس سٲنۍ فیٛوٗچر جنریٚشن چھِ تِمن ہیٚچھنٲوِتھ بیٚیہِ وُچھو أسۍ کوٚمنِٹی لیولہِ پٮ۪ٹھ گورمِنٛٹ لیولہِ پٮ۪ٹھ کِتھٕ پٲٹھۍ ہٮ۪کو أسۍ یِمہٕ پنٕنٮ۪ن لۄکٹٮ۪ن بچن ہیٚچھنٲوتھ تہٕ بیٚیہِ بچٲوِتھ گۄڈنٮ۪تھ کَرو أسۍ کَتھ سٲنۍ یِمہٕ تٲلیٖم اِدار چھِ تتھ منٛز چھِ یِوان لۅکٕٹۍ سکوٗل بٔڈۍ سکوٗل کالیج یوٗنیورسِٹی یِم کِتھٕ پٲٹھۍ ہٮ۪کن کشمیری کرٛیفٹہٕ بچٲوتھ بیٚیہِ کِتھٕ پٲٹھۍ ہٮ۪کن یِم مدتھ کٔرِتھ تاکہِ أسۍ پکناوو یہِ برٛونٛہہ کُن پنٕنہِ فیٛوٗچر جنریٚشنہٕ خٲطرٕ بیٚیہِ کرو أسۍ اتھ منٛز کَتھ أسۍ کِتھٕ پٲٹھۍ ہٮ۪کو یہِ کرٛیفٹہٕ نہَ صِرف کشمیٖرس منٛز ہیٛچھِتھ بٔلکہِ بیٚیہِ ہٮ۪کو یہِ کشمیٖر نٮ۪بر تہِ أسۍ سوٗزِت تاکہِ اَمہِ سۭتۍ میلہِ اَسہِ وارِیاہ زیادٕ میلہِ مطلب اتھ رِکاگنایزیٚشن تہٕ بیٚیہِ ہے گَژھِ باقٕے بیٚیہِ گَژھِ برٛونٛہہ کن پَکہِ یہِ بیٚیہِ گۄڈنٮ۪تھ وُچھوأسۍ أسۍ کِتھٕ پٲٹھۍ ہٮ۪کو یِم سکوٗلن منٛز مطلب کٔرِتھ مطلب یِم کشمیری کرٛیفٹٕس بچٲوِتھ گۄڈنٮ۪تھٕے کَرو أسۍ کَتھ اَسہِ پَزِ سکوٗلن منٛز کیٚنٛہہ مطلب پرٛیکٹٕکل کلاسِس تھاوٕنۍ کیٛاہ پرٛیکٹٕکل کلاسِس تھاوٕنۍ اَسہِ پَزِ یِم یِمہٕ یِم یِم چھِ آسان کرٛیفٹٕس پٔرسن چھِ آسان تِمن سۭتۍ پَزِ کَتھ تھاوٕنۍ مطلب سکوٗل پتہٕ دِمو أسۍ پنٕنٮ۪ن بچن یہِ تٲلیٖم تہِ مطلب سِکِل تہِ گوٚژھ ضروٗری آسُن کیٚنٛہہ کیٚنٛہہ ہُنر تہِ گوٚژھ آسُن تِمن دِمو أسۍ ہُنر تُہۍ ہٮ۪کو تِم ہیٚچھِنۍ کیٚنٛہہ چیٖز مطلب پیٚپر ماشی چھِ شالٕز چھِ وُڈ کریٖوِنٛگ چھِ یِم چھِ کیٚنٛہہ کیٚنٛہہ سِک کیٚنٛہہ ہُنر کٔشیٖرِ منٛز یِم ہیٚچھوا أسۍ پنٕنٮ۪ن بچن تہِ تاکہِ اَمہِ سۭتۍ کَرن تِم پنٕنِس فیٛوٗچرس منٛز ہٮ۪کن کیٛاہ کٔرِتھ یِم تہِ ہیٚچھِتھ بیٚیہِ باقٕے ہیٚچھِتھ اَمہٕ سۭتۍ ہٮ۪کن تِم پونٛسہٕ زیٖنِتھ بیٛاکھ چیٖز چھِ اَسہِ پَزِ پنٕنٮ۪ن سکوٗلن منٛز پرٛوگرام کَرٕنۍ کیٚنٛہہ ایگزِبِشن کَرٕنۍ تاکہِ أسۍ بُلاوہوکھ یِم تمام یِم لوکلٹی منٛز چھِ آسان دیہاتن منٛز چھِ آسان یا یِمہٕ شہرن منٛز چھِ آسان یِم کرٛیفٹہٕ وٲلۍ یِم پزن اَسہِ بُلاوٕنۍ پنِٕنٮ۪ن پنٕنٮ۪ن سکوٗلن منٛز کالجن منٛز یوٗنیٛورسِٹی ین منٛز تاکہِ یِم کَرن کٲم یِم کَرن پرٛوگرام بچن سۭتۍ کَرن یِم کٲم ہیٚچھناوَکھ یِم بیٚیہِ وننَکھ یِہٕنٛز اہمیت کیٛاہ چھِ اَسہِ خٲطرٕ تہ اَسہِ کوٗتاہ فٲیدٕ چھِ اگر أسۍ یِم بچاوو نہَ صِرِف پانس خٲطرٕ بٔلکہِ فیٛوٗچرس خٲطرٕ تہِ ترٛیٚیِم چیٖز چھِ اَسہِ پَزن سکوٗلس منٛز کیٚنٛہہ سِکِل تہِ ہیٚچھناوٕنۍ مطلب اَسہِ پَزِ کیٚنٛہہ کِتاب مطلب کرٛیفٹٕچ کِتاب تھاوٕنۍ مگر کشمیری پٔٹکیٛوٗلرلی اَسہِ پِزِ کٲشُر کرٛیفٹہٕ ضروٗری تھاوٕنۍ کلاس روٗمن منٛز یِم تہِ یِم لۅکٕٹۍ شُرۍ چھِ آسان یا یِم بَڈان چھِ یِم ذہن بَڈان چھِ آسان چھِ تہٕ تِمن چھِ جلدی سمجھ تران تِم تہِ ہٮ۪کن اَمہِ سۭتۍ فٲیدٕ تُلِتھ تِم تہِ ہٮ۪کن پنُن پان یِم یَتھ منٛز تِمن مَزٕ آسہِ لگان پنُن پنُن ہُنر ہٮ۪کن تِم ہیٚچتھ یِمو چیٖزو سۭتۍ وُنہِ وُچھو أسۍ کوٚمنِٹی تہٕ گورمِنٛٹ کِتھٕ پٲٹھۍ چھِ کرِ ہیلٕپ تاکہِ سُہ بچایہِ یہِ سون کلچر نہَ صِرِف اَزکٮ۪ن جوانن خٲطرٕ بیٚیہِ یِم یِنہٕ والٮ۪ن پیٖڈۍ تَمہِ خٲطرٕ تہِ بہ بچاے سۅ گۄڈٕنٮ۪تھ کَرو أسۍ کَتھ این جی او این جی او مطلب گٔے نان گورمِنٛٹ یِم آرگنزیٚشن چھِ اَسہِ پَزِ تِمن سۭتۍ کَتھ کَرٕنۍ تِمن پَزِ اَسہِ کیٚنٛہہ پۅنٛسہٕ دِنۍ أتھۍ أسۍ ہٮ۪کو کیٚنٛہہ والنٹیرلی پنٕنہِ مرضی سٍتۍ کٔرِتھ اگر أسۍ پنُن کلچر چھِ یَژھان پنُن کرٛیفٹہٕ چھِ یَژھان بچاوُن اٮ۪ن جی او پھیرن کَرن کیٚنٛہہ پرٛوگرام کَرن تِم تیار لۅکچہِ لۅکچہِ لیولہِ پٮ۪ٹھ لگہِ گامس منٛز لۅکٹٮ۪ن قضبن منٛز کَرن تِم تیار تِم وَنن کٕژاہ اہمیت چھِ اَمِچ تہٕ کٕژاہ اہمیت چھِ یِمن کرٛیفٹن ہٕنٛز اَسہِ پَزِ بچاوُن بیٚیہِ وُچھو أسۍ گورمِنٛٹ چھِ کیٚنٛہہ سِکیٖم تہِ دِوان کیٚنٛہہ پرٛوگرام تہِ بناوان سُہ چھُ پاٹِسپیٚشن تہِ کَرناوان اگر تہِ کیٚنٛہہ بیسٹہٕ کرٛیفٹٕس یِم کانٛہہ کُنہِ تہِ کشمیٖرُک أسۍ دِمو تۅہہِ ایعنام أسۍ تہِ ہٮ۪کو تھٲوِتھ یِم میٛوٗزیَمس منٛز یُتھٕے یہِ میٛوٗزیمس منٛز تھاوَو نا مطلب تتھ چھِ یِوان مطلب اِنٹٮ۪نسی ٹیٛوٗرسٹہٕ فارِ لونٛگ چھِ یِوان تِم چھِ کَران مطلب پرٛیٚز کَران اَتھ ؤرکَس تِم چھِ پتہٕ پنُن ہور تہِ یِوان مطلب پنُن سۭتۍ یِوان تَمہِ سۭتۍ چھِ اکھ رِکاگنیزیٚشن میلان اَمہِ سۭتۍ چھِ لُکن میلان ڈیمانٛڈ تُہۍ بنٲوِو یِم چیٖز اَمہِ سۭتۍ چھِ کیٛاہ گَژھان مطلب پۅنٛسہٕ تہِ یِوان لُکن ہٕنٛز مطلب ذہن تہِ ٹھیٖک گَژھان اَمہِ سۭتۍ چھِ پُرسکوٗن ماحول تہٕ زنٛدگی یِوان مےٚ آسہِ اُمید تُہۍ کٔرِو اکھ اکھ کٔرِو تُہۍ یِمن سکوٗلن منٛز یِم پرٛیموٹ بیٚیہِ کٔرِو تُہۍ بچٲوِو تہِ یہِ بیٚیہِ دِیِو تُہۍ پنٕنٮ۪ن شُرٮ۪ن تٲلیٖم اَمِچ مےٚ آسہِ اُمید تۅہہِ آسہِ یہِ پسنٛد آمُت